آ بہٕ ہَسا چھُس یِمَن منٛز کَمپِٹشَن منٛز پاٹسِپیٹ کَران یا کُنہِ جایہِ اوس اَکہِ دۄہ تھوٚوُکھ سُکوٗلَس منٛز کُکِنٛگ کَمپِٹشَن شووَن مَنٛز چھُس نہٕ اَلبتہ یوٗٹیوٗبَس چھُس بہٕ ویٖڈیو کھالان یہِ بہٕ پانہٕ بَناوان چھُس مےٚ چھِ یوٗٹیوٗبَس پٮ۪ٹھ چَنَل بہٕ ہَسا چھُس تٔتھۍ چَنلہِ پٮ۪ٹھ تِم کھالان بہٕ چھُس وَنان تَتہِ کِتھ پٲٹھۍ چھُ یہِ بَناوُن مےٚ کِتھ پٲٹھۍ بَنوو سِٹٮ۪پ بَے سِٹٮ۪پ